اگر بہٕ ییٚمہِ سوالٕچ کَتھ کَرٕ تہٕ تِکیٛازِ أسۍ چھِ مُسلمان تہٕ أسۍ چھُنہٕ یہِ چیٖز مانان کِہیٖنۍ کہِ أسۍ بَناوَو پُتلہٕ کُنہِ چیٖزُک یا خُدا نا کَرے کہِ خۄداے سُنٛد یا کینٛہہ تہٕ اَسہِ چھُ یِہُے پَتہ کہِ خۄدا صٲب چھُ اَکھ تہٕ یُس مطلب پرٮ۪تھ کُنہِ جایہِ چھُ موٗجوٗد سُہ چھُ اَکھ مطلب احساس اَکھ یا مطلب اَسہِ نِش سُہ اَکھ احساس اَکھ مگر اَسہِ چھُ یہِ پَتہ کہِ خۄدا صٲب چھُ اَکھ تہٕ اَسہِ چھُنہٕ مطلب مطلب أسۍ چھُنہٕ پُتلہٕ وُتلہٕ یِم چھُنہٕ أسۍ یِم چیٖز چھُنہٕ أسۍ مانان کِہیٖنۍ أسۍ چھُ صرف پَتہ یِہٕے کہِ خُدا صٲب چھُ اَکھ تہٕ سُہ چھِ پرٛٮ۪تھ کُنہِ جایہِ موٗجوٗد أسۍ چھُنہٕ تٔمِس تلاش کَران پُتلَن منٛز کِہیٖنۍ یا باقٕیَن منٛز کِہیٖنۍ تہٕ ییٚلہِ تہِ اَسہِ مطلب مطلب اَسہِ چھِ خۄدا صٲب ہمیشہ چاہے أسۍ نِماز پرو اَسہِ چھِ دۄہَس أسۍ چھِ پَران أکِس دۄہَس منٛز پانٛژِ پھِر نٮ۪ماز پانٛژَن نٮ۪مازَن منٛز چھُ مطلب آمُت فَرماونہٕ کہِ تُہۍ چھُو خُدا صٲبُن سُہ مطلب تمہِ ساتہٕ چھُ تَتٮ۪تھ خۄدا صٲبَس زیادٕ نزدیٖک ییٚلہِ تہِ أسۍ سٔجدٕ کَرو یا یہِ تمہِ ساتَن چھُ اَسہِ باسَن کہِ زَنہٕ چھُ اَسہِ خُدا صٲب بٔتھکَنیٚن تِتھَے کَنۍ قُران پَرو یا کہِ یِم چیٖز چھُ دِتھ یِم یِمَن سۭتۍ أسۍ یِمو سۭتۍ أسۍ اَٹیچ چھِ روزان پنٛنِس خۄدا صٲبَس سۭتۍ تہٕ ہُتھ کَنۍ اگر أسۍ یِمَن باقٕیَن چیٖزَن بَ مُطٲبِق پَرو تہٕ یہِ سوال چھُنہٕ مےٚ باسان مطلب اَسہِ خٲطرٕ ٹھیٖک کِہیٖنۍ کیٛازِکہِ یُتھ چیٖز چھُنہٕ أسۍ مانان کہینۍ